ییٚلہِ مےٚ پَنُن دوٚیُم چیٖز اوٚن سُہ اوٚن مےٚ سۅ أنۍ مےٚ بنیٛانہٕ یَتھ بنیٛانہِ زٕ کَلر تِکیٛازِ دۅن کَلرَن ہٕنٛز ٲسۍ سۄ بَناونہٕ آمٕژٕ اورٕے مِشیٖن پیٚٹھ أنۍ مےٚ سۄ بَنٲوِتھ سُہ أنۍ مےٚ تَمہِ دۄہ ساسَس رۄپِیَس سۄ ٲسۍ سَبٕز کَلرٕچ تہٕ بیٚیہِ ٲسۍ تَتھ منٛزٕ منٛزٕ میٚروٗن کَلر تہِ لٲگِتھ سۅ ٲسۍ واریاہ اَصٕل سَجان گۄڈٕ مَگر تَتھ درٛاے نہٕ شیٚے ریٚتھ تہِ درٛٲے نہٕ تَتھ پوٗرٕ پٲٹھۍ کِہیٖنٛۍ تَتھ ٲسۍ ؤریَس أکِس ؤریَس ٲسۍ تَتھ گارینٹی ٲسٕس تہٕ یِتھُے مےٚ سۄ أنۍ سۅ لٲج مےٚ تَتھ ژوٚل یُس سُہ باڈَر چھُ بۅنِم آسان سُہ اوس والین پیٚٹھ کھٲلِتھ گۄڈٕ اوس سۅ باسان اَتھن پیٚٹھ اَتھس پیٚٹھ ووٗنِتھ مَگر سۄ ٲسۍ نہٕ تٔمۍ دوٚپ یہِ چھےٚ اَتھس پیٚٹھ ووٗنِتھ تٔمۍ دُکان دارَن مَگر سۄ ٲسۍ نہٕ اَتھٕچ بنیٛان کِہیٖنٛۍ یُس تٔمۍ دِژٕ سۄ ساسَس رۄپیَس یہِ سُہ اوس میٛون دوٚیم چیٖز تَتھ ژَلۍ سٲلِم وٲلۍ نیٖرِتھ تہٕ یُتھُے وٲلۍ ژٔلِس نیٖرتھ پَتہٕ أنۍ مےٚ سٕژَن تہٕ کٔرۍمَس بَنٛد مَگر سۄ ژھیٚنۍ دٔستی تَتھ اوس نہٕ صاف یہِ لٲگِتھ میٹیٖریَل اوس نہٕ تَتھ صاف لٲگِتھ کِہیٖنٛۍ ییٚمہِ کہِ وجہہ سۭتۍ سۄ جلدی ژھیٚنۍ بیٚیہِ ییٚلہِ مےٚ سۄ چھیٚج مان ژٕ شیٚے ریٚتھ درٛایَس یانے کہِ أکۍ ییٚلہِ مےٚ سۄ لٲج گۄڈٕنِکی یِتھُے مےٚ أنۍ تِتھُے لٲج تٔمۍ تورٕ یِوُنُے تَتھ اوس مَل تہِ کھسان جلدٕے جلدٕے یِتھُے چھیٚجِم پَتہٕ ؤتِھس سۅ پھیٚتۍ ؤتھِس بیٚیہِ گٔے واریاہ زیادٕ کھٔج سۄ ٲسۍ باسان پھیرَن اوس سُہ باسان سۄ کھُلے واریاہ زیادٕ سۅ ٲسۍ باسان زَن ہَتھ ہتھ ؤری وٲنٛس چھِ اَسہِ آسان جا زَن ٲس سۄ تٔمۍ سٕے لٲگٕنۍ یُس واریاہ زیادٕ موٚٹ اوس تٔمۍسٕے ٲسۍ باسان زَن لاگٕنۍ تَتھ سۅ تَتھ گوٚو ٹھیلہٕ سۄ بَنے بۅہرِ ٹھیلہٕ ہیوٚو تَتھ درٛاو نہٕ کِہیٖنٛۍ تہٕ تَتھ بنیانہِ یِتھٕ کٔنۍ ٲسٕس ؤریَس گارینٹی تہِ مَگر مےٚ ووٚن دکان دارَس اَتھ گژھِ آسٕنۍ ؤریَس اَتھ چھا ؤرۍیَس گارینٹی امہِ بدلہٕ دِ بدل تٔمۍ مون نہٕ مَگر کِہیٖنٛۍ تٔمۍ دوٚپ نہَ سۄ ٲسۍ واریاہ سۄ پیٚیہِ مےٚ واریاہ درٛۅج بنیٛان تَتھ درٛاے یِمَے شیٚے ریٚتھ سۅ اوس نہٕ صاف میٹیٖریَل کِہیٖںٛۍ بیٚیہِ ٲسۍ نہٕ سۄ سَجان تہِ کِہیٖنٛۍ سۄ ٲسۍ ؤسِتھ اَنٛد ہیٚتھ ٲسۍ سۄ ؤسِتھ یُس تَتھ سَبٕز کَلر اوس تَس تَتھ بَںیٛو بدل کَلر تَتھ بَنیٛو مۅنٛگہٕ کَلرا ہیٛوٗ یُس وۄزُل کَلر اوسُس تَتھ تہِ ژوٚلُس سورُے سُہ وۄزُل رَنٛگ سُہ گوٚو سورُے نیٖرِتھ سُہ گوٚوُس یہِ ڈِم کَلر سفیٖد چھوٚت کَلر سۄ ٲسۍ نہٕ سَجان کِہیٖنٛۍ بیٚیہِ ٲسِس بَٹَن تہِ لٲگِتھ تِم تہِ ژٔلِس بَٹَن ژٔلِس اَنٛد ہیٚتھٕے تَتھ درٛاو نہٕ ٹوٹلی کِہیٖنٛۍ سُہ اوس نہٕ صاف بے مال یُس تمیُک تہِ میٹیٖریَل اوس سُہ اوس نہٕ صاف کِہیٖنٛۍ تَتھ اوس پٔتۍ کِنۍ لیٖکھِتھ اچھا یہِ چھا گارینٹی منٛز اَتھ چھےٚ ؤرۍیَس گارینٹی مَگر توتہِ درٛاو نہٕ تتھ بنیٛانہِ کِہیٖنٛۍ سۄ ٲسۍ ؤسِتھ تَتھ گٔے زٔٹ سۅ چھَلنہٕ سۭتۍ ٲسۍ سۄ کھُلان واریاہ زیادٕ تہٕ پَتہٕ ژھُنۍ مےٚ سۄ دٲرِتھ پَتہٕ لاج نہٕ مےٚ سۄ کِہیٖنٛۍ